مےٚ حظ اَنے اٮ۪ل جی کَمپنی پٮ۪ٹھ واشنٛگ مِشیٖن واشنٛگ مِشیٖن چھِ واریاہ اَصٕل تَتھ چھُ تَتھ منٛز چھِ أسۍ پَلَو وَلَو ترٛاوان پَلَو چھِ ہۄکھان أتھۍ سٕے سۄ چھِنہٕ سٲنٕے یوت میٲنی یٲتۍ پَلَو ہۄکھناوان میٛٲنی یٲتۍ پَلَو چھَلان کینٛہہ سۄ چھِ سون ٹایم تہِ بَچاوَان سٲنۍ ہٮ۪کَتھ تہِ بَچاوَان بیٚیہِ چھِ اَکھ چیٖز تَتھ منٛز ییٚلہِ أسۍ پَلَو چھِ چھَلان تَتھ منٛز سُہ چھِ واریاہ اَصٕل پٲٹھۍ مَل کَران تَتھ برونٛٹھ ٲسۍ چھَلان واشن ہوٚ سہ ہُمہِ سۭتۍ ٲسۍ چھَلان برونٛٹھ بُرشہِ سۭتۍ مَل تہِ اوس نہٕ خاص نیران کِہیٖنۍ بیٚیہِ چھِ اَکھ چیٖز بیٚیہِ ٲسۍ اَتھ ٲسۍ ہٮ۪کَتھ تہِ مۄکلان ٹایم تہِ اوس گژھان زایہِ بیٚیہِ چھِ اَکھ چیٖز ییٚلہِ اَسہِ ییٚلہِ اَسہِ ییٚلہِ اَسہِ واشِنٛگ مِشیٖن منٛز چھِ پَلَو ترٛاوَان أتھۍ سۭتۍ چھِ تِم گژھان ڈرٛاے أتھۍ سۭتۍ چھِ ہۄکھان تِم پَتہٕ چھِ گژھان کٲم پَتہٕ چھِ أسۍ ترٛاوَان ہُتھ منٛز یُس لَرِ تَتھ بیٛاکھ آسان تَتھ منٛز چھِ ترٛاوان أسۍ پَتہٕ تِم پَلَو تِم چھِ ہۄکھَان تِم چھِ ہۄکھَان کٲنٛسہِ آسان کٲنٛسہِ آسان جلدی مطلب کُنہِ گژھنُک کُن ژیر چھِ آسان گوٚمُت سُہ چھِ پَتہٕ تٔتھۍ منٛز ترٛاوان تِم جلدی جلدی تِم پَلَو تِم چھِ ہۄکھان تِم چھِ گژھان ہۄکھان أتھۍ سٕے سٲری پَتہٕ چھِ کَران پرٛٮ۪س وٮ۪س تِمَن پَلوَن پَتہٕ چھِ کَران تِمَن پرٛٮ۪س وٮ۪س تِم چھِ ہۄکھان پَتہٕ تٔتۍ سٕے بیٚیہِ چھِ اَکھ چیٖز ییٚلہِ أسۍ ییٚلہِ أسۍ کُنہِ ساتہٕ ژیر ویر چھُ گژھان أسۍ چھِ پَتہٕ تِم واشِنٛگ مِشیٖن منٛز پَتہٕ چھِ أسۍ واشِنٛگ مِشیٖن منٛز ترٛاوَان تِم پَلَو تِم چھِ ہۄکھان أتھۍ سٕے ژیر آسَان گوٚمُت پَتہٕ چھِ تُلان تِم پَلَو نیران جلدی جلدی اَکہِ ساتہٕ اوس گوٚمُت مےٚ بٲیِس ژیر تہٕ تٔمۍ اوس دوٚپمُت مےٚ چھِ پَلَو ہُہ مَلدار یِمَن کیاہ کَرٕ بہٕ وۄنۍ مےٚ دوٚپُس ییٚکیاہ چھے واشِنٛگ مِشیٖن اٮ۪ل جی کَمپنی ہِنٛز اَتھ منٛز ترٛاو ژٕ یِم پَلَو یِم ہۄکھن مِنٹَن دوٚن منٛز یِم گٔیے یِم گژھن جلدی نیرِ مَل وَل یِم ہۄکھن جلدی تٔمۍ تُلۍ تہٕ ترٛٲیِنۍ تَتھ واشِنٛگ مِشیٖن منٛز بیٚیہِ ترٛووُس سرٕف ورٕف پٮ۪ٹھٕ اَصٕل پٲٹھۍ تِم کیاہ ہۄکھۍ تِم کیاہ ۂکھۍ أتھۍ سٕے تہٕ ترٛٲیِنۍ پَتہٕ بیٚیِس ہُہ ڈَبَس منٛز تِم ۂکھۍ تٔتۍ سٕے کوٚرنکھ پرٛٮ۪س وٮ۪س درٛاو کُنہِ ساتہٕ چھِ آسان مول موج چھِ آسان بٔڈٕ کیازِکہ سُہ ہٮ۪کہِ نہٕ بِچٲرۍ تیٖژاہ کٲم کٔرِتھ کینٛہہ تیٚلہِ چھِ آسان پَتہٕ چھِ آسان کٲم کَرٕنۍ پَتہٕ چھِ آسان مطلب تٔمِس دوٚپ مےٚ اکہِ ساتہٕ أسۍ موج سۄ ٲس تھٔچمٕژ ؤچمٕژ تٔمۍ وون بہٕ چھَلہٕ ہا یِم پَلَو مگر بہٕ ہٮ۪کہٕ نہٕ ییٖتیٛاہ پَلَو چھٔلِتھ کینٛہہ پَتہٕ کٔر مےٚ کٲم تَمی دۄہ گوس بہٕ پَتہٕ اٮ۪ل جی کمپنی پٮ۪ٹھ أنۍ مےٚ سۄ واشِنٛگ مِشیٖن مےٚ دوٚپُس موج یہِ ترٛایہِ یَتھ منٛز یہِ واشِنٛگ مِشیٖن منٛز پَلَو ژٕ وٕچھ یِمَن کیاہ گژھِ تٔمۍ وٕچھ یِم کِتھ کٲٹھۍ ہۄکھن بیٚیہِ گژھِ ژےٚ آسان تٔمِس گوٚو واریاہ آسان سۄ گٔیے واریاہ خۄش دوٚپُن پٔزۍ پٲٹھۍ أنِتھ ژےٚ یہِ واشِنٛگ مِشیٖن بہٕ گٔیَس واریاہ خۄش مےٚ چھِ بیٛاکھ دوس تہِ سُہ چھِ دَپان بہٕ اَنہٕ ہا واشِنٛگ مِشیٖن بہٕ کیاہ بہ چھُس تھَکان دۄہَے دۄہَے بہٕ چھُس دَپان بہٕ چھُس بہٕ چھُس پَلَو گٔکھراوَان ہُمہِ سۭتۍ بُرشہِ سۭتۍ تِم چھِ ژھٮ۪نَان پَلوٕے مےٚ دوٚپُس تِمَن نیرِ نہٕ ٹایم یَتھ پٲٹھۍ کِہیٖنۍ تہِ ژٕ کَر کٲم ژٕ اَن واشِنٛگ مِشیٖن اٮ۪ل جی کَمپنی پٮ۪ٹھ سۄ چھ واریاہ اَصٕل مِشیٖن تَتھ منٛز ترٛاو سُہ تِم پَلَو تِم ہۄکھن تِمَن لَگہِ نہٕ ڈاے مِنَٹ تہِ لَگن تَتھ منٛز بیٚیہِ گژھِ واریاہ آسان ژےٚ چھِ تَتھ منٛز ترٛاوُن یہِ پَلَو بیٚیہِ چھِ ترٛاوُن پٮ۪ٹھٕ سرٕف بیٚیہِ آب ہَنا بَس پانہٕ چھِ آسان بِہُن ییٖتِس کالَس تِم ہۄکھَن ییٖتِس کالَس تِم چھَلنہٕ چھِ یِوان سۄ چھِ پَتہٕ پانَے دِوان آلو ییٖتۍ پَلَو یِم پَلَو آے چھَلنہٕ یِم یَتھ دِیِو بیٚیہِ سُہ پَتہٕ چھِ أسۍ دِوان بیٛاکھ تَتھ سُچ سُہ چھِس بیٛاکھ راوُنٛڈ دِوان تَتھ منٛز چھِ ہۄکھان تِم پَلَو آرام سان تَتہِ پٮ۪ٹھ چھِ گژھان پَتہٕ کٲم تَتہِ پٮ۪ٹھ چھِ گژھان کٲم پَتہٕ چھِ پٮ۪وان تِم ہُتھ منٛز بیٚیِس ڈبَس منٛز تَتہِ پٮ۪ٹھ چھِ ہۄکھان تِم اَصٕل پٲٹھۍ تَتھ چھِ نیران آب سُہ سورُے نٮ۪بَر تَتھ چھِ پٮ۪وان بیٛاکھ بَٹُن آسان پٮ۪ٹھٕ تَتھ پٮ۪وان دیُٚن بَٹُن تَتھ نیران آب تٔلۍ بے تَمہِ پایپہِ کِنۍ نٮ۪بَر سورُے کُنہِ ساتہٕ اگر سۄ خراب تہِ گژھِ تَتھ چھِ آسان تٔمِس اٮ۪ل جی کَمپنی وٲلِس فون کَرُن سُہ چھِ یِوان تَتہِ پٮ۪ٹھ یور دِوان سمبٲلِتھ سۄ مِشیٖن سُہ چھِ واریاہ شُکُر گُزار اَسہِ چھِ تٔمِس واریاہ شُکُر گُزار سُہ چھِ سمبٲلِتھ دِوان اَسہِ یہِ پانٛژِ وٕلۍ آو سُہ لگ بگ سَمبھالنہِ آیہِ سۄ مِشیٖن سۄ گٔیے اَکہِ دۄیہِ لَٹہِ خراب تہِ پانٛژھ شیٚیہِ لَٹہِ گٔیے سۄ لگ بگ خراب تہٕ سُہ آو سمبالنہِ واریاہ لَٹہِ تہٕ زیادٕ تہِ اوس نہٕ تَتھ کینٛہہ گوٚمُت بیٚیہِ چھِ تَتھ پاوَر گوٚژھ اَصٕل آسُن پاوَر ییٚتہِ چھِ مُفتُے دیُٚت اِنسان بَرِ نہٕ ہیٚکہِ نہٕ پۄنٛسہٕ نہٕ کِنۍ کیںٛہہ فری بیٚیہِ یُس کارڈ وارڈ ہووُس اَصٕل پٲٹھۍ وارَنٹی ٲسٕنۍ دِژمٕژ تَتھ واشِنٛگ دۄن ؤریَن دۄن ؤریَن منٛز گٔیے سۄ پانٛژھِ شیے لَٹہِ خراب تَتھ اوس گوٚمُت سُہ کیاتھانۍ ژھیوٚنمُت پَتہٕ آو سُہ سمبالنہِ ونمبالنہِ اَصٕل پٲٹھۍ سُہ ژھٮ۪نے تَتھ میٛانی اَکہِ ساتہٕ تہٕ